بہٕ چھُس ڈِسٹرکٹ کوپوارِ پٮ۪ٹھ مےٚ چھُ ناو اُویس أسۍ چھِ دوہ زیادٕ أسۍ چھِ میوٕ منٛز کران وۄپداوان چھِ أسۍ زیادٕ أسۍ چھِ میوو منٛز وۄپداوان امبہٕ اَمبٕر زیادٕ کیازکہِ اَمبرین منٛز چھِ اَمبٕر چھِ واریاہ فٲیدٕ اَسہِ دِوان اَمبرین أسۍ چھ اَمبٕر لاگان پا أسۍ چھِ لاگان زیادٕ وارِ کُلین وارین منٛز چھِ أسۍ پَننۍ اَمبٕر لاگان اَمبٕر کُلۍ چھِ أسۍ وارِ منٛز لاگان کیازِ تَمہِ سۭتۍ چھِ اکھ چھِ أسۍ تراوان مارکیٹس پَتہٕ چھُ سُہ وہرٲتس دِوان اسہِ پھل أسۍ چھِ تراوان سُہ وا وارٮ۪ن منٛز چھِ أسۍ لاگان پَتہٕ چھُ سُہ ؤہ وہراتس دِوان تَتھ پھل پَتہٕ چھِ أسۍ کران کٲم سُہ چھِ أسۍ کٕنان بیٚیہِ چھِ أسۍ پانَس تہِ کھیٚوان اَسہِ چھِ نیران کَم از کَم پانٛژھ ٲٹھ پیٹہِ چھِ اَسہِ نیران یہِ اَمبٕر چھِ اَسہِ نیران کیازِ کہِ اَمبریو سۭتۍ چھُ واریاہ زیادٕ فٲیدٕ تَمہِ سۭتۍ چھُ صحت تہِ سون روزان ٹھیٖک بیٚیہِ چھِ أسۍ کٕنان تہِ تَمہِ سۭتۍ چھِ أسۍ پَنٕنۍ زندگی تہِ آرام آرام سۭتۍ بَسر کران مےٚ چھُ باسان اَمبٕر چھِ واریاہ زیادٕ ضروٗری کیازِ کہِ اَمبرِ سۭتۍ چھِ اَمبرِس منٛز چھُ واریاہ زیادٕ خوٗن تہِ آسان اَمبٕر چھِ وِٹامِن سیس خٲطر اَصٕل کیازِکہِ اَمبٕر گژھن بیٚیہِ کھٮ۪ن زیادٕ کھۄتہٕ زیادٕ ییٖتیہ اَمبٕر کھیٚیِو توٗتاہ چھُ فٲیدٕ بیٚیہِ اَمبرین چھِ اَصٕل ریٹ تہِ مارکیٹس منٛز دِوان ژَتجِہہ رۄپیٚہِ چھِ کِلو دِوان کیازِکہِ أسۍ چھِ واریاہ زیادٕ خۄش کہِ سٲنۍ یِم یِم اَمبٕر چھِ یِم چھِ واتان نیبرٕنیبرٕ واریاہن واریاہن مُلکن منٛز تہِ چھِ وَتہٕ أسۍ چھِ پیک تہِ کران تِم چھِ واتان نٮ۪بر یِتھۍ کٔنۍ باقین سِٹیٹن منٛز تہِ چھِ واتان باقین کَنٹرین منٛز تہِ چھِ واتان پنجاب چھِ واتان لُدیان چھِ واتان یِتھٕے کٔنۍ کٔشیٖر ہٕندۍ اَمبٕر چھِ واریاہ زیادٕ فیمَس بہٕ چھُ وَنان یوٗتاہ تُہۍ کَشمیٖرٕکۍ اَمبٔر کھیٚیِو توٗتاہ چھُو تۄہہِ فٲیدٕ حد کھۄتہٕ زیادٕ کیازِ کہِ اَمبٕر گژھن کھیٚنۍ تَمہِ سۭتۍ چھُ واریاہ زیادٕ فٲیدٕ یِوان اَمبٕر چھِ صحتس خٲطرٕ تہِ اَصٕل حدٕ کھۄتہٕ زیادٕ